مےٚ چھُ باسان اَگر اِنسانَس یِمو مٔہۍ ٹۄپہِ وغیرہ نِش چھُ بَچُن أمِس چھُ کیٚنٛہہ چیٖز ضروٗری خیال تھاوٕنۍ اَکھ گوٚو ماحول صاف تھاوُن پانَس اِرد گِرد یُس ماحول آسہِ سُہ گژھِ ضُروٗری صاف آسُن تِکیٛازِ گۄڈنِچی کَتھ چھُ اگر أسۍ وٕچھو یہِ چھُ وۄتھان کیٛاہ چھِ گرمی ہُنٛد موسم آو پَتہٕ اگر کُنہِ جایہِ سُہ سِٹٮ۪گنہِ کیٛاہ چھِ اَتھ وَنان یہِ رُکِتھ جمع آب آسہِ سرٛیٚہہ آسہِ تتھ چھِ تَتٮ۪ن چھِ یِم مٔہۍ ؤہۍ زیادٕ وۄتھان توٚتَتھ چھِ یِم زیادٕ یِوَن تہٕ تَمہِ سۭتۍ خطرٕ آسان اِنفٮ۪کشَنَس منٛز یِنُک تَتٮ۪ن ہیٚکہِ اِنسان مٔہۍ ٹۄپھ دِتھ یا باقٕے چھِ گوٚو گۄڈنِچی کَتھ چھُ تھَوُن ماحول صاف آبَس چھُنہٕ جمع دیُن گژھنہٕ پانَس اِرد گِرد کِہیٖنۍ تہِ تہٕ گانٛد چھَنہٕ ترٛاوٕنۍ ڈَسٹبِنُک چھُ استعمال کَرُن سیوٚد اَصٕل پٲٹھۍ یا گُہہ چھُ باقٕے گانٛد وانٛد چھِ آسان سۄ چھِ اَنٛد کُن تَمہِ خٲطرٕ چھِ تِم کھۄڈ بَناوٕنۍ تَتھ منٛز ترٛاوٕنۍ تہٕ یِتھ پٲٹھۍ یہِ چھُ اِنسانَس کوٗشِش کَران اَمہِ نِش بَچنِچ تہٕ دٔیِم کَتھ گو اگر پَتہٕ أسۍ وٕچھو کمِکٕل ومکٕل چھِ استعمال گژھن مِثال کے طور پَر سٮ۪نِٹایزَر وغیرہ چھِ استعمال تاکہِ یِم زَن یِم جراسیٖم چھِ یا یِم زَن یِم مہ مٔہۍ ؤہۍ چھِ یِم وۄتھَن نہٕ کیٚنٛہہ مَچھِ وۄتھَن نہٕ کیٚنٛہہ یا اِنسان ییٚتہِ نَس شۄنٛگہِ کرِ تِکیٛاز اَکثر چھِ اِنسانَس نیٚنٛدرِ منٛزٕے یِم مٔہۍ ؤہۍ دِوان ٹۄپہٕ أمِس چھُ خیال تھاوُن اگر آز چھِ یِوان اگر شۄنٛگنہٕ برٛونٛٹھٕے سُہ فاسٹ کاڈَن ہُنٛد اِستعمال کٔرِتھ یِمَن زَن گُڈ نایٹَن ہُنٛد استعمال کٔرِتھ یا ویٚپرایزَر چھِ یِوان تِمَن ہُنٛد استعمال کٔرِتھ یا شۄنٛگنہٕ پَتہٕ یُس سُہ کانٛہہ گَرمہٕ کِس موسَمس چھُ اکثر آسان اِنسان چھُنہٕ کیٚنٛہہ پَلو وَلو وُڑان کیٚنٛہہ گَرم سب سُہ ہیٚکہِ کیٚنٛہہ ہلکہٕ پَردٕ پانس تھٲوِتھ یاجٲلۍ وٲلۍ کانٛہہ تیُتھ چیٖز یَپٲرۍ نہٕ موٚہ ہیٚکہِ یِتھ کیٚنٛہہ سُہ ہیٚکہِ تَمیُک اِستعمال کٔرِتھ تہٕ پَنُن پان بَچٲوِتھ